ژور لچھ تیٚیہِ ترٕہ ساس زٕ ہَتھ تہٕ پَنٛدَہہ پانٛژھ لچھ پانٛژھ سا پَنٛژَہ ساس پانٛژھ رۄپیہِ دُوَنزَہ ساس ژور ہَتھ ژویہِ ترٕہ نَمنَمَتھ ساس پانٛژھ ہَتھ اَڑٕہٲٹھ شُوَنزَہہ ساس شیٚے ہَتھ تہٕ سَتَتھ اَکتٲجی شیٚھ تہٕ تروَنزَہ